السلام علیکُم تُہۍ ؤنۍتو حظ اَسہِ اوس فون نہ نیُن کُس کُس دوٚپمو اَسہِ اوس یِم فون نہ نیُن تۄہہِ کُس کُس ماڈَل چھُو اٮ۪پلُک ٹھیٖک حظ چھُ یہِ فوٹیٖنَس کیٛاہ أسۍ حظ وٕچھو کُس گژھِ اَسہِ پرٛایِس کُس گژھِ سوٗٹ تہٕ تَمے حِسابہٕ کرو أسۍ تہِ یہِ فوٹیٖنَس فوٹیٖنَس کیٛاہ چھُ آز پرٛایِس نہ فرٛٮ۪ش فرٛٮ۪شی حظ فرٛٮ۪شی پانٛژھ ہٲٹھ ساس نہ اَسے یہِ کوٗتاہ آسہِ تَتھ یہِ مٮ۪مری کۭژاہ آسہِ اَتھ اکھ ہَتھ سہٕ اَٹھووُہ ٹھیٖک حظ کَلر کُس کُس چھِ اٮ۪ویلیبٕل ٹھیٖک حظ چھُ یہِ ڈِسکاوُنٛٹ کانٛہہ مطلب کرٛیٚڈِٹ کاڈ ویٚڈِٹ کاڈ ڈِسکاوُنٛٹ یا تُہٕنٛدۍ طرفہٕ کانٛہہ ڈِسکاوُنٛٹ آسہِ ٹھیٖک ٹھیٖک حظ چھُ اَگر أسۍ سۭتۍ نِمو أسۍ آی پیڈ پرٛو تہِ تہٕ آی فون فوٹیٖن تہِ اگر یِم زٕ کَمبٕنیشَن نِمو تَمہِ سۭتۍ پیٚیَہ کینٛہہ فرق ڈِسکاوُنٛٹَس پٮ۪ٹھ اَچھا ٹھی آی پیڈ پرٛو حظ یہِ اَہن حظ آ

اٮ۪لیوَنٕے چھِ ایلیوَنٕے چھِ تٔتۍ چھُو حظ اَگر بَلکَس اَگر أسۍ تھوڑا اَگر أسۍ بَلکَس منٛز نِمو تھوڑا اَسہِ چھِ فیملی کِتھ یِم فون زٕ ژور ضوٚرَتھ گۄڈٕ ؤنِو تُہۍ اَتھ معاملَس منٛز بَلکٕے اگر أسۍ نِمو تُہٕنٛدۍ طرفہٕ میلہِ کیٚنہہ تَتھ کینٛہہ بَلٕک ڈِسکاوُنٛٹ ٹھیٖک حظ چھُ یہِ وَن پٕلَس اَمہِ وَرٲے کیٛاہ چھُو تُہۍ تھاوان آی فون وَرٲے تۄہہِ نِش وَن پٕلَس یا شومی وومی اَچھا یہِ ؤنۍتو مےٚ گیمِنٛگ فون خٲطرٕ اوسَہ مےٚ آی فونٕے بہتر کِنہٕ بدل کانہہ پوکو اوس مےٚ بوٗزمُت یہِ حظ چھِ گیمِنٛگ فون اَصٕل اَچھا بیٛا بیٛاکھ کَتھ اکھ ٹھیٖک ٹھیٖک یہِ ؤنۍتو مےٚ یہِ پیٚیو مےٚ کہِ یاد کہِ یہِ یُس زَن یہِ باقٕے ماڈَل چھِ یِمن تۄہہِ چھُوٕے دِوان یِمن ای ایم آی چھُوا تُہۍ یِمن دِوان کِنہٕ تُہۍ چھُو دِوان اَسہِ چھِ کَرٕنۍ اِنسٹنٛٹ پیمٮ۪نٛٹ سٲرٕے وَن ٹایم پیمٮ۪نٛٹ چھِ اَسہِ کَرٕنۍ اچھا تَتھ کوٗتاہ اَسہِ کوٗتاہ گژھِ ڈاوُن پیمٮ۪نٛٹ یَتھ آی فون فوٹیٖنَس اچھا یِمن فونَن چھُ بَجاج اَچھا یِمن فونَن چھُو تۄہہِ بَجاج فِنسَل نَہ اَچھا ٹھیٖک ٹھی اَگر سیمسنٛگ نِمو تَمیُک گژھِ اٮ۪ویلیبٕل یہِ اٮ۪س ٹُوَنٹٛی ٹوٗ اَلٹرٛا یہِ ییٚمیُک سیمسنٛگ فاینانٛس تھرٛوٗ اچھا مےٚ حظ بوٗزیو بیٚیہِ یہِ اٮ۪پلَس چھِ یہِ سٕٹوٗڈنٛٹ سیل آسان یہِ جُلَے اَگَستَس منٛز تَمیُک مہ چھُو کیٚنٛہہ تُہۍ زانکٲری تَتھ منٛز میلہِ اَسہِ اَس اَصٕل ڈِسکاوُنٛٹ ٹھیٖک حظ چھُ تۄہہِ چھُو آسان سَنڈے آف کِنہٕ سَنڈے تہِ یَلَے چلو حظ ٹھیٖک چھُ تیٚلہِ کَرٕ بہٕ وِزِٹ شاپ تہٕ تیٚلہِ حظ شُکرِیہ شُک شُکریہ حظ جِناب شُکرِیہ السلام علیکُم